بانڈی پورہ ڈِسٹِرٛکَس منٛز چھِ ساروِیو مَنٛز بٔڑ عام پرٛابلِم اَکھ ییٚتہِ یُس فارٮ۪سٹ چھُ یہِ چھُ گوٚمُت واریاہ واریاہ پَتھ ییٚتہِ ٲسۍ بروںٛٹھ واریاہ واریاہ گھٔنۍ جنٛگل آسان لیکِن آزکَل چھِ أسۍ وٕچھان واریاہ واریاہ زیادٕ ڈَکیتی گٔے یِمَن جنٛگلَن اَتہِ چھُنہٕ تھوومُتُے یِمو کینٛہہ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ مےٚ باسان بنٛڈٕ پورِ روزِ نہٕ اَکھ کُل تہِ یِمَن جنٛگلَن منٛز کیونکہِ ییٚتہِ چھِ واریاہ زیادٕ لٔکٕر سٕمَگٕل یِوان کَرنہٕ یِم چھِ تھاوان ژٔٹۍ ژٔٹۍ ژٔٹۍ ژٔٹۍ ژھٕنان یِمَن ٲختی دۄدرٲیِتھ پَتہٕ نِوان بَس نِوان نیٚبَر یِمَن پَزِ فارٮ۪سٹ ڈِپاٹمٮ۪نٛٹَس منٛز اَتھ بارَس منٛز واریاہ کینٛہہ سونچُن کہِ یہِ چھِ اَسہِ مان ژٕ پَتہٕ پٮ۪ٹھ اَمانتھ یہِ چھِ اَسہِ بروںٛہہ یُس زَن نٔو جَںریشَن واتہِ تمَن خٲطرٕ چھِ اَسہِ یہِ موجوٗد تھاوُن کیونکہِ مےٚ چھُنہٕ باسان یہِ چھِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ موجوٗد تھاوان ہاں أسۍ چھِ آنان ییٚتہِ آز جیٚمۍ لٔکٕر لیکِن یُسہٕ ییٚتِچ لٔکٕر چھِ اَسہِ پَنٕنۍ یہِ چھِ اَسہِ یِم نِوان یور کٕںۍ کٕنۍ جنٛگلَن منٛز چھِنہٕ یِم تھاوان مےٚ باسان آز کِہیٖنۍ یِمَن پَزِ اَتھ کُن سٮ۪ٹھاہ غور کَرُن